کیٚنٛہہ جایہِ چھےٚ تِمہٕ یِم مےٚ واریاہ زیادٕ پَسنٛد چھِ یور چَکرَس چھِ کَران واریاہ خوش گژھُن تَتھ منٛز چھِ یِوان کۄکَر ناگ چھِ یِوان ویری ناگ چھِ یِوان سۄنہٕ مرگ چھِ یِوان مانَسبَل پارک چھِ یِوان ڈَل لیک چھِ یِوان أسۍ چھِ یِم جایہِ تَوَے واریاہ زیادٕ پَسنٛد کَران تِکیٛازِ سۄنہٕ مرگہٕ ییٚمہِ ساتہٕ سُہ واریاہ ٹھنٛڈٕ آب چھِ أسۍ یِوان واریاہ خوش چھِ کَران اِنسانَس توکن وٕچھِنۍ یا أسۍ چھِ گُرٮ۪ن ہٕنٛز سَوارِ وٕچھان چٮ۪وان سۄ تہِ چھِ واریاہ خوش کران وٕچھِنۍ یا ییٚمہِ ساتہٕ أسۍ گِلیشَرَس پٮ۪ٹھ ہیوٚر چھِ کھسان تَتہِ چھِ سُہ شیٖن تَمہِ شیٖن پٮ۪ٹھ چھِ سَوارِ ترٛاوان سُہ تہِ چھِ کَران واریاہ خوش وٕچھُن مانَسبَل پارکہِ منٛز چھِ أسۍ تَوَے واریاہ زیادٕ پَسنٛد کَران گژھُن تِکیٛازِ تَتہِ چھِ واریاہ قٕسٕم کھیلہٕ جوٗلَس چھِ کھَسان نایہِ چھِ کھَسان ٹرٛینہِ چھِ کھسان جوٗلَس پٮ۪ٹھ ییٚمہِ ساتہٕ أسۍ کھسان چھِ تَتھ چھِ سُہ چھُ واریاہ اَصٕل پٲٹھۍ ییٚمہِ ساتہٕ أسۍ سَوٲرۍ چھِ تَتھ چٮ۪وان واریاہ مَزٕ چھِ یِوان کیٚنٛہہ جایہِ چھےٚ تِم یِم یِمَن بہٕ واریاہ پَسنٛد چھَس کَران تور چھِ أسۍ چَکرَس کَران واریاہ زیادٕ پَسنٛد گژھُن ییٚمہِ خٲطرٕ سۄ جاے چھِ اَکھ چھےٚ کۄکَر ناگ بیٚیہِ چھےٚ ویری ناگ بیٚیہِ چھِ مانَسبَل مانَسبَل پارَک بیٚیہِ چھِ سۄنہٕ مَرگ بیٚیہِ چھِ ڈَل لیک أسۍ چھِ یِمَن جایَن تَوَے زیادٕ کَران پَسنٛد گَژھُن تِکیٛازِ یۄس مانَسبَل پارَک چھےٚ تَتہِ چھُ واریاہ بوٚڈ اَکھ دٔریاو اَکھ ییٚمہِ مٔنٛزۍ أسۍ نایہِ سَوارِ چھِ چٮ۪وان بیٚیہِ چھِ تَتہِ جوٗلہٕ لٲگِتھ ٹرٛین چھےٚ لٲگِتھ یُس سَوٲرۍ اِنسانَس خوش کَرِ سۄ چھِ ہٮ۪کان تَتہِ اِنسان چٮ۪تھ مانَسبَل ییٚمہِ ساتہٕ أسۍ گژھان چھِ ہر طرفہٕ چھِ اکھ ٹھنٛڈٕ ہوا تیوٗتاہ سُہ اِنسانَس خوش کران اِنسان چھُ دَپان بار بار گژھٕ ہا بہٕ اوٚت أتھۍ جایہِ چَکرَس یُس مانَسبَلُک ہوا چھُ واریاہ ٹھنٛڈٕ چھُ سُہ آسان ییٚمہِ ساتہٕ أسۍ گٕلیشرَس پٮ۪ٹھ چھِ کھسان واریاہ ہیوٚر گٕلییشر چھُ تَتھ تَتہِ چھِ سُہ شیٖن آسان شیٖنہٕ پٮ۪ٹھ چھِ بۄن سَوارِ چٮ۪وان تَتھ شیٖنہٕ پیٚٹھۍ واریاہ مَزٕ چھِ یِوان ڈَل لیک ڈَلَس منٛز چھِ أسۍ نایہِ کھسان تَتہِ چھِ أسۍ نایہِ سوٲرۍ چٮ۪وان واریاہ مَزٕ چھِ یِوان مانَسبَل پارکہِ منٛز چھِ أسۍ تَوَے واریاہ زیادٕ پَسنٛد کَران گَژھُن تِکیٛازِ اکھ چھُ تَتہِ ہٮ۪کان أسۍ نایہِ سَوٲرۍ چٮ۪تھ بیٚیہِ چھِ ہٮ۪کان أسۍ ہَر قٕسمٕچ گیم تَتہِ ہر قٕسمٕچ چاہے جوٗلَس آسہِ کھسُن ٹرٛینہِ آسہِ کھسُن کانٛہہ تہِ سَوٲرۍ آسہِ چیٚنۍ سُہ چھِ ہٮ۪کان أسۍ آرام سان چٮ۪تھ کیٚنٛہہ جایہِ چھےٚ تِمہٕ یِم مےٚ واریاہ زیادٕ پَسنٛد چھِ یور اَسہِ واریاہ زیادٕ پَسنٛد چھِ کَران چَکرَس گَژھُن تِمَن منٛز چھِ ویری ناگ کۄکَر ناگ مانَسبَل پارک سۄنہٕ مرگ تِکیٛازِ سۄنہٕ مرگ چھِ أسۍ واریاہ زیادٕ پسنٛد اَمہِ باپَتھ کَران تِکیٛازِ ہر طرفہٕ چھِ ٹھنٛڈٕ ہوا ہر طرفہٕ یۄسٕے کۄل یۄسٕے نہرِ چھےٚ نَظرِ گَژھان تَتھ چھُ واریاہ ٹھَنٛڈٕ آب واریاہ خوش چھِ گَژھان یا تَتہِ چھِ آسان لوٗکھ گُرۍ سَوٲرۍ چٮ۪وان واریاہ خوش چھِ اِنسانَس کران سۄ گُرۍ سَوٲرۍ چیٚنۍ اِنسان چھِ دَپان کہِ أسۍ تہِ کَر کھَسو اَتھ گُرِس أسۍ چٮ۪مہٕ ہاو گُرۍ سَوٲرۍ ییٚمہِ ساتہٕ أسۍ مانَسبَل چھِ کھسان تَتھ گٕلیشرَس پٮ۪ٹھ تور تَتہِ چھِ واریاہ شیٖن آسان تَمہِ شیٖنہٕ پٮ۪ٹھ چھِ أسۍ بہٕ بۄن کُن ترٛاوان کھٕر یعنی کہِ تَتھ تَمہِ شیٖنہٕ پٮ۪ٹھ چھِ أسۍ سَوارِ چٮ۪وان واریاہ خوش چھِ اِنسانَس تور گژھان گَژھُن کیٚنٛہہ جایہِ چھےٚ تِمہٕ یِم بہٕ واریاہ زیادٕ پَسنٛد چھَس کَران یور مےٚ واریاہ زیادٕ پَسنٛد چھِ یِوان بہٕ گژھان پرٛٮ۪تھ ساتہٕ پرٛٮ۪تھ ساتہٕ اوٗرۍ چَرکَس تَتھ منٛز چھِ یِوان کۄکَر ناگ چھِ یِوان ویری ناگ چھِ یِوان سۄنہٕ مرگ چھِ یِوان ڈَل لیک چھِ یِوان مانَسبَل پارَک چھِ یِوان کۄکَر ناگ ویری ناگ ویری ناگ چھُ اَکھ ناگ اَکھ یَتھ منٛز واریاہ گاڈٕ چھِ آسان تَتھ ناگَس أنٛدۍ أنٛدۍ چھِ پھیران کوتاہ مَزٕ چھِ یِوان تِمَن گاڈٮ۪ن تَماشہٕ وٕچھنَس ییٚمہِ ساتہٕ أسۍ کانٛہہ ژوٚٹ چھِ اَنان یا کانٛہہ چیٖز چھِ یِوان پَتہٕ چھِ أسۍ لگاوان نیُک نیُک نیُک نیُک نیُک نیُک حِصہٕ کٔرِتھ تِمَن گاڈَن تِم کۭژاہ مٲر مٔنٛزۍ پٲٹھۍ چھِ تِم لۄکٕٹۍ لۄکٕٹۍ پیٖس آسان کھٮ۪وان کۄکَر ناگ ویری ناگ چھِ واریاہ اَصٕل پارکہٕ کوتاہ اِنسانَس کوتاہ دِل چھِ خوش گژھان کہِ ییٚلہِ تِمن أسۍ پارکَن منٛز پھیران چھِ تَتہِ چھِ أسۍ وٕچھان مُختلِف قٕسمو پوش اِنسان چھِ دَپان ہَر ہمیشہٕ یِمہٕ ہا بہٕ بہٕ یِمہٕ ہا بار بار ییٚتھۍ جایہِ بیٚیہِ چَکرَس تِکیٛازِ کیٚنٛہہ جایہِ چھےٚ تِمہٕ یِم مےٚ واریاہ زیادٕ پَسنٛد چھِ أسۍ چھِ دَپان أسۍ ہَسا گژھو پرٛٮ۪تھ ساتہٕ اوٗرۍ چَکرَس تِکیٛازِ تَتھ منٛز چھِ یِوان مانَسبَل چھِ یِوان سۄنہٕ مرٕگ چھِ یِوان کۄکَر ناگ چھِ یِوان ویری ناگ چھِ یِوان ڈل لیک چھِ یِوان أسۍ چھِ واریاہ زیادٕ پسنٛد کَران تور تِکیٛازِ تِم چھےٚ واریاہ خوشوٕنۍ جایہِ ییٚمہِ ساتہٕ أسۍ ویری ناگ چھِ وۄنۍ گژھان تَتہِ چھِ أسۍ اَکھ ناگ وٕچھان اَتھ ناگَس أنٛدۍ أنٛدۍ چھِ أسۍ پھیران کۭژاہ گاڈٕ چھےٚ تَتھ ناگَس منٛز کۭژاہ خوش چھےٚ کَران تِم وٕچھنہِ أسۍ چھِ کیٚنٛہہ غذا نِوان لگاوان نیُک نیُک نیُک نیُک نیُک نیُک حصہٕ کٔرِتھ تِمَن گاڈَن تِم کۭتیٛاہ مٲرۍ مٔنٛزۍ پٲٹھۍ چھِ تِم نِکۍ نِکۍ پیٖس آسان کھٮ۪وان یا أسۍ چھِ سۄنہٕ مرگ گژھان سۄنہٕ مرگہٕ چھِ أسۍ واریاہ نہرٕ وٕچھان وَسان ییٚلہِ أسۍ تِمَن نہرَن منٛز وَسان چھِ کوتاہ سُہ ٹھنٛڈٕ آب چھِ خوش کَران کوتاہ سُہ تُرُن ہوا چھُ خوش کَران ییٚمہِ ساتہٕ أسۍ تَتہِ گٕلیشَرَن پٮ۪ٹھ کھسان چھِ تَتہِ چھِ شیٖن شیٖنہٕ پیٚٹھۍ چھِ أسۍ کھٕر یعنی کہِ تَتہِ چھِ تیوٗتاہ مَزٕ یِوان سَوٲرۍ چٮ۪نَس اِنسان چھِ دَپان کہِ بہٕ ہسا یِمہٕ ہا بار بار ییٚتھۍ جایہِ بیٚیہِ چَکرَس